ہیٚلو وعلیکُم سلام اَچھا تُہۍ کٕم چھُو اَہَن حظ کیٛاہ اَچھا سیٚکہِ گٲڑۍ چھِ گژھان وُہ ساس کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ کَرو تیٚلہِ کَمٕے کُنہٕ ساس تام آ آ اَدٕ کیٛاہ اَدٕ کیٛاہ